چِکَن بِریانی تہٕ موموز چھِ مےٚ واریاہ زیادٕ پَسنٛد یہِ یِم چھَس بہٕ کھٮ۪وان اَسہِ چھُ نَزدیٖک ییٚتٮ۪ن گَرٕ پٮ۪ٹھ اوٚڑ کِلوٗ میٖٹر دوٗر اَکھ رٮ۪سٹورٮ۪نٛٹ یَتھ ناو چھُ اِقرا رٮ۪سٹورٮ۪نٛٹ بہٕ چھَس کَران پرٛٮ۪فَر ہمیشہِ چِکَن بِریانی تہِ موموز تہِ تٔتی کھیٚنۍ تِکیٛازِ تَتہِ چھِ واریاہ اَصٕل کالِٹی مِلان تیُتھ ہیوٗ مَزٕ چھُنہٕ مےٚ باسان آس پاس یِم تہِ اَسہِ رٮ۪سٹورنٛٹ چھِ ییٚتٮ۪ن تِمو منٛز چھِنہٕ کُنے تہِ جایہِ مےٚ ما باسان تیُتھ مَزٕ یِم بِریانی یا موموز یُتھ تَتٮ۪ن چھُ اِقرا رٮ۪سٹورنٹَس پٮ۪ٹھ مےٚ مِلان تَتہِ چھُ اَکھ کالہِ کالِٹی تہِ چھِ آسان واریاہ زَبردَس تہٕ پرٛایز یُس تَتیُک چھُ آسان سُہ تہِ چھُ آسان واریاہ اَصٕل تِکیٛازِ تَتہِ چھِ مِلان اَسہِ ہَتَس رۄپیَس چھِ دِوان موموز دَہ تِمَن چھُ آسان مطلب اَصٕل کالِٹی یِم اَسہِ ہَتس رۄپیَس باقٕے رٮ۪سٹورنٛٹَن پٮ۪ٹھ ٲٹھَے موموز چھِ مِلان بیٚیہِ چھُنہٕ آسان تیٖژاہ زیادٕ اَصٕل کالِٹی مَزٕ چھُنہٕ آسان تیوٗتاہ اَصٕل کیٚنٛہہ یوٗتاہ تِمَن موموزَن چھُ مےٚ مَزٕ یِوان تہٕ چِکَن بِریانی تہِ چھِ زیادٕ سٕپایسی چھَس نہٕ بہٕ پَسنٛد کَران کیٚنٛہہ مےٚ گَژھِ آسُن سُہ مطلب مصالہٕ کَم بِریانی تہٕ سۄ چھِ مےٚ مِلان تَتٮ۪ن تہٕ اَوَے چھَس بہٕ زیادٕ ہمیشہِ کَران پرٛٮ۪فَر تٔتی کھیٚنۍ چِکَن بِریانی تہِ تہٕ موموز تہِ